اسہِ چھِ آسان چاے بَناوٕنۍ سۄ چھ بناوان پٔتلَس مَنٛز تہِ ہیٚکان بَنٲیِتھ سٹیٖل پٔتلَس مَنٛز کیٛازِ تتھ مَنٛز چھ نیران سۄ پاکہٕ تہِ اصٕل یہِ تہِ تتھ مَنٛز چھِ مَزٕدار بَنان پَتہٕ چھُ آسان سیٛن رَنُن سُہ چھِ پریٚشرَس مَنٛز تہِ لاگان تتھ مَنٛز گۄڈٕ سٹیٖم وٹیٖم دِوان یا کانٛہہ سیٛن چھُ تیٛتھ تہِ آسان سُہ سیٛو پریٚشرٕ بَغٲر تہِ ہیٚکان أسۍ رٔنِتھ دوٚیِم رایس کُکرَس مَنٛز چھِ أسۍ بَتہٕ لاگان بَتہٕ چھِ لاگان رایس کُکرَس مَنٛز تتھ مَنٛز چھُ گَژھان بَتہٕ اصٕل مَزٕ دار آسان سُہ بَتہٕ گوٚمُت تمہِ موٗجوب چھ سُہ أسۍ تٔتھۍ مَنٛز لاگان تہٕ باقی یِم ترٛامہ بانَن چھ تتھ مَنٛز چھ ترٛاموِس یتھ مَنٛز آسان دِیٖگچہِ وٲر چھِ اکہ قٕسمہ گٔڑوٕ چھُ بیٚیہِ قٕسمہٕ ڈُلِج چھِ تِمَن مَنٛز چھِ زیٚوراوان زامُت دۄدھ ٲمِس دۄدھَس خٲطرٕ چھِ آسان تھومُت بوٚڑ پٔتلہٕ سُہ چھُ آسان چاہے ہیٚنڈلومُک آسہِ چاہے سٹیٖلوٗ آسہِ کمیٛوک آسہِ تتھ مَنٛز چھِ سُہ دۄدھ وۄدھ کاران أسۍ اتھ مَنٛز یِم تتھ پٔتلَس مَنٛز باقٕے آیٹَم چھِ یِم بانَن ہنٛدۍ تِم بَتہٕ کھیٚنٕکۍ بانہٕ چھِ آسان پلیٹ چھِ آسان اسہِ چھِ ترٛاموٕے زیادٕ اِستعمال کران اسہ چھِ تمے آسان ترٛامٕے کران زیادٕ استعمال باقٕے کیٛاہ چھُ اسہِ